اسلام علیکُم تُہۍ کیٛاہ اوس ضروٗرت بَنَن بَنَن کٲشِرمرژٕوانٛگن مرژٕوانٛگن چھِ ساڑ ترٛےٚ ہتھ رۄپیہِ کِلوٗ تہٕ زَعفران گَژھِ درٛۄگٔے پَہن ٹھِیٖک حظ چھُ او کے